ہیٚلو سَلام علیکُم تُہۍ چھِ حظ گاڈٕ وٲلۍ اَہن حظ خیریَتھٕے اوس یِم گاڈٕ حظ وٲژٕ لیٹ یِمَن کیٛاہ دٔلیٖلا ٲسۍ اَچھا ٹھیٖک حظ